ضِلعے کپوٲرِس منٛز کُم کُم ایٚجوکیشنَل اِنَسچُوٹ چھِ اَسہِ یِم لۄکٹہِ پؠٹھ بڑؠن تام چھِ علِم حٲصِل کَرنَس منٛز مدَد کران چاہے تِم گورمیٚنٛٹ اِنسچُوٹ چھِ یا تِم پریویٹ اِنَسچُوٹ چھِ عام طور پَر چھِ ہَر گامَس منٛز پریمرِی سکول آمٕتۍ بناونہٕ یِم لۄکٹؠن بچَن علِم حٲصِل کَرنَس منٛز مدد کران چھِ امہِ علاوٕ چھِ اَسہِ مِڈَل سکول ہایَر سیٚکنٛڈریٖز تہِ یِم امہِ نِش بَڑؠن بَچَن چھِ علم حٲصِل کَرنَس منٛز مدَد کران یِم پریمرِی سکول چھِ یِمَن منٛز چِھ آسان شُرِؠن کھیٚن چیٚنُک سُورٕے اِنتظام بیٚیہِ چِھکھ یِوان واریاہ فیسَلٹِیٖز پرووایِڈ کَرنہٕ چاہے کِتاب ٲسۍ تَن یا کاپِی ٲسۍ تَن یِم باوُجُوٗد چھِ سٲنِس ضِلعس منٛز واریاہ کالج تہِ یِم دُۄنوَے لٔڑکَن تہٕ لٔڑکِیَن خٲطرٕ تہِ چھِ یِم یِم شُرؠن باہمہِ پَتھ کُن تعلِیٖم حٲصِل کَرنَس منٛز مدد کران چھِ اَتہِ چھُ واریاہ کَم فِی آسان تہٕ اِنسان چھِ ڈِگرِی ہیٚکان آرام سۭتۍ حٲصِل کٔرِتھ امہِ علاوٕ چھِ سٲنِس ضلَعس منٛز کِینٛہہ پریوِیٹ سکول تہِ اَتہِ چھِ فیے فیکلٹیٖز واریاہ اَصٕل آسان مگر یِم اِنسچُوٹ چھِنہٕ ہَر أکِس خٲطرٕ ایٚفٲڈیبٕل آسان کِینٛہہ کِیٛازِ کہِ اَتہِ چھُ واریاہ زِیادٕ فِی آسان یُس اَکھ عام اِنسان چھِنہٕ ہیٚکان پے کٔرِتھ کیٚنٛہہ عام اِنسان چھِنہٕ ہیٚکان ایٚفٲڈ کٔرِتھ کیٚنٛہہ وۄنۍ کَرُو أسۍ کورس کِس بارَس منٛز کَتھ سٲنِس ضلعہٕ کؠن کالجَن منٛز چھِ عام طور پَر جَنرَل کورس کر نا کَرناوان حالانٛکہِ کِینٛہہ جایَن چھِ ٹیٚکنِکَل کورس تہِ کَرناوان بَد مگر تِیُوت ایٚکٕسپوجَر چھُنہٕ تَتہِ میلان تَتھ معاملَس منٛز ییٚتہِ مِیلان کِینٛہہ اُوَر آل سَم اَپ سَم اَپ کٔرِتھ وَنہٕ بہٕ یہِ زِ یہِ کَتھ زِ سانہِ ضِلعُک ایٚجوکیشَن سُہ اِؠجُۄکِیٖشَن سسٹَمَس چھِ اِمپُرو کَرنٕچ واریاہ ضروٗرَت